وعلیکُم سلام اَہَن حظ مےٚ چھُ ناو ڈاکٹر ضیا اسلم ؤنِو کیٛاہ دٔلیٖل چھَ اَچھا اَچھا گَبراہَٹ چھِ گژھان ٹھیٖک کوٗتاہ ٹایِم گوٚو تۄہہِ اَتھ اَچھا یہِ چھا تُہۍ مطلب یہےَ نگیٹ مطلب کیٚنٛہہ غلط سونٛچان کینٛہہ خدا رٔچھِنۍ کیٚنٛہہ غلط گوٚژھ نہٕ گژھُن اَمیُک کیٚاہ آسان سونٛچان اَچھا یہِ کرٕ پٮ۪ٹھ کوٗتاہ ٹایم گوٚو تُہۍ اَلہٕ پلہٕ اَتھ تۄہہِ کوٗتاہ ٹایم گوٚوٕ اَتھ اَچھا زٕ ژور رٮ۪تھ گٔے اَچھا اَچھا اَچھا ٹھیٖک مےٚ ؤنۍتوتُہۍ آ تُہۍ چھِو اَمہِ برٛونٹھ کانٛسہِ ڈاکٹرَس نِش تۭرٕ تہِ چھےٚ کھَسان اَچھا اَچھا نیٚنٛدٕر وِنٛدٕر چھا اَصٕل پٲٹھۍ یِوان

اَچھا اَچھا تۄہہِ کھیٚوو کیٚنٛہہ آرامُک دوا ما چھُو کھٮ۪وان کیٚنٛہہ

اَچھا اَچھا اَچھا ٹھیٖک بیٚیہِ صحیح صحیح تُہۍ ما ہیٚیِو ٹٮ۪نشَن کِہیٖنۍ نہٕ تُہۍ تُہۍ ؤنِو مےٚ تۄہہِ کٔژ گَرَس منٛز کٔژ بٲژ چھِو تُہۍ اَچھا اَچھا گَرَس منٛز کیٚنٛہہ تناو وَناو یا کیٚنٛہہ کِہیٖنۍ اَچھا اَچھا خۄش چھِو تُہۍ زِنٛدگی منٛز تیٚلہِ کیٚنٛہہ مطلب گَرِکہِ طرفہٕ یا تۄہہِ مالنہِ طرفہٕ کیٚنٛہہ پریشٲنی یا کیٚنٛہہ

اَچھا اَچھا مےٚ ؤنِو تُہۍ تُہۍ ما ٲسِو اَمہِ برٛونٛٹھ کانٛہہ مطلب دوا ووا کھٮ۪وان یا کٲنٛسہِ ڈاکٹرس اَچھا ٹھیٖک اَمہِ برٛونٛٹھ گٔیوٕ تُہۍ مطلب اَتھ ٹٮ۪نٛشَنَس یا ڈِپرٮ۪شَنَس رِلیٚٹِڈ کُنہِ

کِہیٖنۍ کِہیٖنۍ بِلکُل آ تُہۍ ٲسِو گۄڈنٮ۪تھٕے ونہو بہٕ تۅہہِ تُہۍ تھٲوِو پنُن پان یوٗتاہ تُہۍ خۄش ہیٚکِو نا تھٲوِتھ تیٛوٗتاہ تھٲوِو تُہۍ پنُن پان خۄش بیٚیہِ کٔرِو تُہۍ مطلب تُہۍ لٲگِو کُنہِ تُہۍ ٲسِو کیٚنٛہہ کٲم وٲم تُہۍ کیٛاہ چھُو کَران مطلب تُہۍ چھُوا ہاوُس وایِف مطلب گری چھِوا کٲم کَران کِنہٕ آ تُہۍ چھِو نوکری وکری آ تُہۍ ٲسِو کٲم کَران یُتھٕے تُہۍ کام اَچھا اَچھا ٹیسٹہٕ درٛایا ٹھیٖک وُچھِو تُہۍ کیٛاہ کٔرِو گۄڈٕٮٚتھٕے بہٕ دَپو تۄہہِ میٚڈِسن تۄہہہِ چھُو کِلنِکَس پٮ۪ٹھ تہِ ضروٗری یُن سُہ وَنہو بہٕ تۄہہِ اٮ۪ڈرس وٮ۪ڈرس لیکِن بہٕ دپہو تۅہہِ تُہۍ کٔرِو اکھ کٲم تُہۍ ٲسِو پنُن پان آوُر تھاوان کامہِ سۭتۍ تُہۍ مہٕ ٲسِو یِتھَے کٔنی روزان کیٚنٛہہ بیٚیہِ ٹھیٖک ٹھیٖک بِلکُل بِلکُل اچھا کیٚنٛہہ چھُنہٕ تُہۍ کٔرِو اَکھ کٲم آ بہٕ کَرناہو تۅہہِ کیٚنٛہہ ٹٮ۪سٹہٕ چھِ تِم کَرناوہو تُہۍ تۄہہِ آسنو کیٚنٛہہ ٹیٚسٹہٕ کٔرۍمٕتۍ بیٚیہِ تہِ چھِ کیٚنٛہہ ٹٮ۪سٹہٕ تہٕ بیٚیہِ وُچھٕ بہٕ پانہٕ تہِ تُہۍ برٛونٹھ کنہِ گٔژھِو تُہۍ آسٕنۍ تُہۍ یِیِو سٲنِس کِلنِکس پٮ۪ٹھ اَسہِ چھُ کِلنِک لال چوک چھِ اَسہِ بسن باغ کلِنِک تُہۍ وٲتِو تور تہٕ کیٚنٛہہ چھُنہٕ پرواے ٹھیٖک چھا آ چلو ٹھیٖک چھُ بِہِو خۄدایَس حوال اسلام علیکُم وعلیکُم سلام